فیورِٹ بُک اَلبتہ بہٕ کرٕ موٗوی پٮ۪ٹھ کَتھ فیورِٹ موٗوی فیورِٹ موٗوی چھےٚ واریاہ مےٚ یِمو منٛز چھِ یِوان یعنی ہالی وُڈ تہِ بالی وُڈ تہِ اَگر أسۍ ہالی وُڈٕچ کَتھ کرو تہٕ لوسی یۄس چھےٚ سۄ چھےٚ مےٚ ساروی کھۄتہٕ فیورِٹ موٗوی فیورِٹ لوٗسی تَتھ منٛزن لوٗسی ہُنٛد کیاہ کیریکٹر چھُکھ ہومُت سُہ چھُ بَڑٕ بہتریٖن سۄ پَزِ سارنی وُچھِنۍ لوٗسی کیاہ چھےٚ پَتہٕ گژھِ گور تَتھ پٮ۪ٹھ کَرُن یہِ کِتھ پٲٹھۍ چھُ یہِ کران کیاہ اِنسانَس چھےٚ کیاہ أکِس یُس زِندٕ اِنسان چھُ تٔمِس چھا یہِ پاسِبٕل لوٗسی ہُنٛد کِردار کِنہٕ یہِ چھُ بٔلی یِتھٲے پٲٹھۍ اِمیجِنیشن اکھ خیالٲتی پوٚلاو اکھ لوٗسی چھے مےٚ ساروی کھۄتہٕ بیسٹ تہٕ اَگر أسۍ وَن بالی وُڈٕچ کَتھ کرو بالی وُڈَس منٛز چھِ واریاہ زیادٕ موٗوی یِم مےٚ پَسندیٖدہ چھِ تَتھ منٛز چھےٚ تھری اِڈِیَٹس چھےٚ پی کے چھےٚ یا یِم یِم شادی میں ضروٗر آنا سُہ چھُ اکھ فٔنی موٗوی تہِ تہٕ یعنی تَتھ منٛز چھِ ہاوان تہِ تِہند اَمِکۍ تِم کِردار چھِ یہِ سِٹوری کیاہ چھِ ماٹِویشن سِٹوری کیاہ چھے آز کل کیاہ چھُ گژھان ییٚتہِ سُہ چھُ تَتھ منٛز آمُت ہاونہٕ تہٕ بیٚیہِ تہِ چھا موٗوی کیٚنہہ یعنی یہِ چھا بَجرَنگی باے جان چھِ سۄ تہِ چھےٚ آسان اکھ موٗوی تہٕ ٹی وی شو ٹی وی شوون منٛز چھُس بہٕ ہیٚکان کیٚنہہ کیٚنہہ شوو ہیٚکان وُچھِتھ یعنی رِیَلٹی شوو چھُ تِم چھُس بہٕ وُچھان مثلاً اِنڈین ایڈل چھُ یا سُپر سِٹار سِنگر چھِ یِم یِم چیٖز چھُس بہٕ وُچھان